وعلیکُم اَلسلام اَہَن حظ آ ؤنِو حظ تُہۍ کٕم چھِو کۭتیٛاہ کۭژاہ سیٚکھ چھَو تۄہہِ ضروٗرت اَہَن حظ آ اَہَن حظ تۄہہِ حظ چھُو صحیح بوٗزمُت تۄہہِ کُس حظ سیٚکھ چھَو ضروٗرت بوٗزِو حظ از چھُ آب واریاہ زیادٕ اَسہِ چھُ مُشکِل گژھان کھالٕنۍ وۅںۍ اَگر چھِ أسۍ کھالان تہِ کوٗشِش تہِ أسۍ کران مَگر اَسہِ چھُ واریاہ ہُہ آرڈر تۄہہِ تھوٚومُت چلو یِتھٕے کٔنۍ تِتھٕ کٔنۍ اَسہِ چھِ گۄڈٕ تِہٕنٛدۍ آرڈر کَرٕنۍ کَمپٔلیٖٹ تَمہِ پَتہٕ یِیہِ تُہُنٛد نَمبر تۄہہِ چھُو تیٚلہِ تَتھ خٲطرٕ پرٛارُن واریاہ زیادٕ تۄہہِ حظ پیٚنو توتہِ زٕ ترٛےٚ دۄہ پرٛارنُے اَگر بہٕ کیٚنٛہہ تہِ کرٕ تۄہہِ چھُو توتہِ زٕ ترٛےٚ دۄہ پرٛارُن تۄہہِ چھُو توتہِ کَم سے کَم پرٛٲرِو تُہۍ زٕ دۄہ کیٛازِ کہِ اَسہِ چھِ سۄ کھالٕنۍ اَسہِ چھُ نہٕ کھٲلِتھ فِلحال کِہیٖنٛۍ یِم اَسہِ کھٲلِتھ ٲسۍ تِم دِتۍ اَسہِ اوٗرۍ آرڈر أکِس ٹِپرَس گژھِ ژَتجۍ ساس از چھِ سُہ چھُ نہ حظ پَنُن زینن اَسہِ چھُ موٚزوٗرَن دیُن اَسہِ چھُ ٹِپَر وٲلِس دیُن تِم کھلان چھِ تِمن تہِ چھُ پیٚوان واریاہ مُشکِلات اَسہِ تہِ چھُ نہ حظ پَنُن اَتھ حظ چھُ أسۍ حظ چھِ کٕنان پَنٛژاہ ساس تانۍ چھِ أسۍ کٕنان تۄہہِ وَنیٛومو مےٚ کَمٕے ریٹ اَگر بہٕ اَتھ کَم تہِ کرٕ زیادٕ کَم گژھِ نہٕ اَتھ گژھَن توتہِ پانٛژھ ترٕٛہ ساس گژھٕنۍ آ تِم ٲسۍتن یوٚرے تۄہہِ چھُو ایڈرَس دیُن اَسہِ مَگر اَتھ چھِ وَنو بہٕ تۄہہِ ٹِپر کِراے حظ چھِ اَلگ ٹِپر وٲلِس چھُو اَلگ پوٚنسہٕ دِنۍ اَہَن حظ ٹِپر کِراے حظ چھِ اَلگ یُس یہِ یوتاہ تۄہہِ مطلب تۄہہِ کوتَتھ آسوٕ سیٚکھ واتناوٕنۍ أتھی حِسابَس ٹِپر وٲلِس پوٚنسہٕ دِنۍ کَتہِ حظ چھُ زیادٕ گژھان ٹِپر وٲلِس حظ چھِ کِرایی یٲژ دِنۍ تہٕ ہُپٲرۍ تہِ کوٚرمَو مےٚ تۄہہِ واریاہ کَم تُہۍ حظ چھِِو نہٕ سَمجھٲنی اَسہِ چھِ پانہٕ تہِ واریاہ موٚزوٗر ووٚزوٗر أہُنٛد تہِ چھُنہٕ حظ سونٛچُن آسان تیٚلہِ پرٛٲرِو حظ تُہۍ بہٕ کرٕ گۄڈٕ مَشور وَشوَر پَتہٕ کرو بہٕ تۄہہِ فون اَدٕ حظ اَدٕ حظ بِہِو حظ خدایَس حَوال